بہٕ چھَس میون مُدعا تہٕ مقصد چھِ یی کہِ بَچَن ہَسا گوٚژھ بیلَنسٕڈ ڈایٹ یُن دِنہٕ یِمَن گوٚژھ نہٕ مطلب بازٕرۍ یہِ چیٖز چھِ أسۍ دِوان یہِ گوٚژھ نہٕ یُن دِنہٕ کینٛہہ اَمہِ سۭتۍ ہَسا چھِ مطلب یِمَن پرٛابلِم گژھان اِسلیے چھِ میون مُدعا تہٕ مقصد یی کہِ اَگر بَچَس دِن گَریُک دۄد کَم سے کَم ییٚلہِ بَچہٕ زٮ۪وان چھِ أمِس چھِ آسان گۄڈنٮ۪تھ شٮ۪ن رٮ۪تَن ہُنٛد ماجہِ ہُنٛد دۄد ضٔروٗری اہم ضٔروٗری چھِ أمِس ماجہِ ہُنٛد دۄد أسۍ چھِ اٮ۪وایڈ گوٚژھ کَرُن کہِ بازٕرۍ دۄد گوٚژھ یِمَن دیُن کینٛہہ یوٗتاہ تہٕ تیوٗتاہ گوٚژھ تِم شٮ۪ن رٮ۪تَن ماجہِ ہُنٛد شےٚ رٮ۪تھ ییٚلہِ کَمپٕلیٖٹ گژھن تَمہِ پَتہٕ چھَس بہٕ دَپان کہِ بَچَس گوٚژھ دیُن گاو دۄد مطلب یۄس گاو أسۍ گَرِ رَچھان چھِ پالان چھِ تٔمۍ سُنٛد دۄد گوٚژھ ییٚمِس یُن دِنہٕ بیٚیہِ ہَسا گوٚژھ بے بَچَس دیُن زیادٕ کھۄتہٕ زیادٕ گَریُک فُڈ مطلب وِجٹیبلِز چھِ آسان پنٛنٮ۪ن گَرن منٛز آسہِ گازٕر چھِ آسان لٲر چھِ آسان تِم چیٖز گژھِنَس دِنۍ یا مطلب یہِ چھِ آسان فرٛیوٗٹٕس چھِ آسان یِم ژوٗنٛٹھۍ چھِ آسان آز ٹنٛگ چھِ آسان اَسہِ یِمَے یِمَے چیٖز گَژھن دِنۍ نہ کہِ بازٕرۍ چیٖز گَژھن دِنۍ اَمہِ اَمہِ سۭتۍ چھِ روزان بَچہِ واریاہ ٹھیٖک آز کَل چھِ لُکھ کَران اٮ۪وایڈٕے یِم چیٖز یِم چھِ دَپان یِم ہَسا کھیٚیِو کینٛہہ بَچہٕ چھِ وَدُن لاگان اَسہِ دِیِو سا ہُہ چیٖز تہٕ مول چھِ گَژھان دَوان دَوان موج چھےٚ گَژھان دَوان دَوان اَنان چھِ یِم چیٖز میون یِتُے چھُ گَرٕز کہِ یوٗتاہ تہٕ تیوٗتاہ اَگَر بَچہٕ لاگہٕ لَڑٲے تٔمِس دِیِو مطلب دۄدٕ ہٲنہ دِیٖہُس ٹھوٗلہٕ ہَنہٕ دیٖہُس ییٚمہِ سۭتۍ سُہ صحت روزِ صحت بَناوِ نہ کہ بازٕرۍ چیٖز دیٖہُس ییٚمہِ سۭتۍ سُہ مطلب پَتھ پَتھٕے گَژھِ سُہ بَچہٕ ہیٚکہِ نہٕ برٛونٛٹھ کُن کِہیٖنۍ تہِ کٔرِتھ واریاہ کمزور ہیٚکہِ نہ ہیٚکہِ سُہ پَتہٕ مطلب برٛونٛٹھ کُن پٔکِتھ نہ ہیٚکہِ سُہ تَوَجوٗ دِتھ کُنہِ کُن کہِ یِتُے چھُ کہِ أمِس دِیِو سا بیلَنسٕڈ ڈایٹ گَریُک کھٮ۪ن چٮ۪ن دیٖہُس